بہٕ چھس گٔمٕژ کمٕے دوہ برٛونہہ ٹیوٗرَس تہٕ میٛٲنۍ فیورٹ ٹوٗرِسٹ پٕلیس چھِ گُلمرگ تہِ کیٛاز سۄ چھ واریاہ زیادٕ شانٛت خوٗبصوٗرت تہِ واریاہ زیادٕ اصٕل پٕلیس بیٚیہِ چھِ سُہ نیچرٔلی ییٖژا ذیادٕ خوٗبصوٗرت سُہ چھِ واریاہ شانٛت پٕلیس جنگلات ایریا شانٛتی اصٕل سُکوٗن واریاہ زیادٕ اصٕل پٕلیس تہٕ بہٕ چھَس یژھان ٹرٛیوٕل کَرُن عربَعیٖن